یُس میٛون شوق بایکہِ چَلاونُک چھُ سُہ سا چھُ واریاہ برٛونٛہہ گوٚومُت یہِ ہسا چھُ بوٚڈ اَکھ میٛون شوق پَنٕنہِ آزٲدی منٛز تہٕ بیٚیہِ مَزٕ تُلنہٕ خٲطرٕ چھُ اَصٕل ییٚلہِ بہٕ بوٚڈ گوٚس ما باسہِ مےٚ وُچھِ بایکہٕ روڈَس اورٕ یور کَران تہٕ تُہُنٛد بٔتھۍ ٲسۍ واریاہ خۄش یہِ سُہ تٔہٕنٛز پَکُن اوس سُہ روٗد میٲنِس دِلَس منٛز تہٕ ییٚلہِ بہٕ بوٚڈ گوٚس تہٕ مےٚ ہسا گوٚو شوق زِ بہٕ تہِ کرٕ بایکِنٛگ یہِ چھُ وَنان صرف بایِک چَلاوٕنۍ کیٚنٛہہ یہِ ہسا ٲس سۅ اَکھ فیٖلِنٛگ تہٕ یۄس میٛٲنِس بٔتھِس پٮ۪ٹھ ٲسۍ تہٕ نٔوۍ نٔوۍ جایہِ وُچھنہِ تہٕ بیٚیہِ واریاہَن جاین گژھُن پانے پَنٕنہِ گاڑِ منٛز ییٚلہِ مےٚ گۄڈٕ گۄڈٕ سِٹارٹَس مےٚ بایِک لٲج چَلاوٕنۍ اَتھ آو مےٚ مَزٕ یہِ ہسا اوس واریاہ رِلیبُل تہٕ بیٚیہِ اوس اَصٕل کوٚمنِٹی خٲطرٕ تِمَن جاین ہٮ۪کہِ نہٕ پَبلِک ٹرٛانَسپوٹ گژھان کِہیٖنٛۍ نہٕ یعنے ییٚلہِ نہٕ سۅ ایٚویلیبُل اوس کِہیٖنٛۍ نہٕ مَگر ییٚلہِ مےٚ سِٹارٹ کوٚر سُہ گوٚو بایِک چَلاوٕنۍ بہٕ اوسُس گۄڈٕ آرام سان چَلاوان تِکیٛازِ گۄڈٕ ٲسۍ نہٕ مےٚ پوٗرٕ تَگان کِہیٖنٛۍ نہٕ تہٕ مےٚ آو گۅڈٕ گۅڈٕ واریاہ مَزٕ بایِک چَلاونَس تہٕ بیٚیہِ یُس مےٚ پَنٕنۍ أنٛدروٗنی منٛز اوس تَتھ تہِ گوٚو زیادٕ تہٕ یُس یہِ گٲڑۍ چَلاوٕنۍ چھِ اَمہِ سۭتۍ گٔے مےٚ واریاہ اَصٕل پہن ٹایم پَنُن پانَس منٛز کرُن ایکٕسپایر تہٕ بیٚیہِ واریاہَن جایَن گژھنہٕ تہٕ باقین لُکَن سۭتۍ میلنہٕ تہٕ ییٚلہِ بہٕ واریاہ زنہِ چھِ لانگ ڈرٛاوِنٛگ اوسُس کَران تہٕ مےٚ ہسا اوس مَزٕ یِوان بیٚیہِ اوس مےٚ اَلگٕے سکوٗن یِوان کیٚنٛژَھَن ییٚلہِ چیلینجِنٛگ دۅکھ ٲسۍ تِمن دۅہن تہِ ییٚلہِ واریاہ ؤری گٔے اَتھ یُس یہِ میٛون پیشَن اوس بایکہِ ہُنٛد یہِ گوٚو دۄہ کھۄتہٕ دۄہ اِوالوٗ واریاہَن ویون منٛز تہٕ گوڈٕ اوسُس بہٕ لۅکٔٹۍ بیٚیہِ سِمپٔل رایڈِنٛگ کَران پَنٕنِس گامَس أنٛدۍ أنٛدۍ دۄہ کھۄتہٕ دۄہ لوٚگ یہِ بَڈنہِ تہٕ مےٚ لوٚگ زیادٕ کھۄتہٕ زیادٕ جاین گژھُن یِم نہٕ بہٕ زانان کِہیٖنٛۍ نہٕ تِمَن جاٮ۪ن پٮ۪ٹھ گژھُن یور نہٕ بہٕ زٕہٕنٛے اوسُس گوٚمُت یا واریاہ زیادٕ دوٗر گژھُن یور نہٕ بہٕ ہٮ۪کہٕ گژھِتھ کِہیٖنٛۍ نہٕ یعنی کہِ گۄڈٕ اوسُس بہٕ لۄکچہِ لۄکچہِ رایڈٕ کَران پَتہٕ بَجہِ بَجہِ رایڈِنٛگ کَرنہِ پرٛتھ کانہہ رایِڈ ٲس پنُن مَزٕ تُلان تہٕ بیٚیہِ ٲسۍ اَتھ رِواڈ یِوان اَگر أسۍ وُچھو یہِ فِزیکَل سِٹیٹ اوس یا کلَبِنٛگ سِٹپ اوس تہٕ یہِ اوس یِوان ہیٚرِ پٮ۪ٹھ وُچھنہٕ پرٛتھ کانٛہہ ٹرٛپ تہٕ مےٚ اوس کانفِڈَنس دۄہ کھۄتہٕ دوہ بَڈان تہٕ تہٕ بایکہِ ٲسۍ نہٕ پَکان برٛونٛہہ کِہیٖنٛۍ نہٕ یُس بایکِنٛگ چھےٚ سۄ چھِ اَکھ سُہ سینَس ییٚمہِ سۭتٮ۪ن میٛٲنۍ زِنٛدگی اکھ اصوٗل میلیو تہٕ مےٚ میلیو واریاہ تِم دوس یِم وۅنۍ ہِوِی میٛٲنی ہٕنٛدۍ پٲٹھۍ ٲس أسۍ ٲسۍ پَتہٕ یِکہٕ وَٹہٕ آسان بایکہِ ٲسۍ یہِ کَران أسۍ ٲسۍ صُبحٲے نیران گرِ مَگر مَنزٕ ٲسۍ أسۍ راتَس تہِ گژھان رایڈِنٛگ کَرنہِ تہٕ أسۍ ٲسۍ واتان واریاہَن جاین راتَس تہِ تہٕ اَتھ منٛز اوس پیار اوس اوپُن روڈَس منٛز تہٕ اِکہٕ وٹہٕ ٲسۍ نِوان رٮ۪تن منٛز تِم جایہِ یِم نہٕ پَے آسان کِہیٖنٛۍ نہٕ تہٕ اَگر وُچھو أسۍ ٲسۍ ویٖڈیو تہِ تُلان ییٚتٮ۪س واریاہن جاین دوٗر چھِ گژھان تہٕ مےٚ ہسا اوس مَزٕ یِوان دوٗر گژھنَس اَگر أسۍ وُچھو بایکہِ ہٕنٛدۍ کیٛاہ بینِفِٹ چھِ تہٕ اَتھ منٛز چھِ واریاہ دۄہ کھۄتہٕ دۄہ بَڈان تہٕ مےٚ ہسا آو مَزٕ یہِ ہسا چھُ اکھ اِکو فرینٛڈلی موڈ کَمیُک ٹرٛانَسپوٹٮ۪شَنُک یُس میٛون کرُن پُش وغیرہ کَم گژھان اَگر أسۍ وُچھو دۄہ کھۄتہٕ دۄہ یہِ ہسا بَنٮ۪و اکھ سُہ چیٖز یُس مےٚ اَصٕل اوس گژھان یُس مےٚ مٮ۪نٹٔلی تہٕ فِزیکٔلی فِٹ اوس تھاوان تہٕ ییٚمِکۍ بینفِٹٕس چھِ یہِ کہِ بہٕ اوسُس منٛزٕ تُلان أسۍ ٲسۍ واریاہَن جاین تِمَن گژھان یِم نہٕ اَسہِ پَے ٲسۍ کِہیٖنٛۍ نہٕ تہٕ یُس میٛون پیشَن چھُ بایکُک بایکہٕ بَڈنُک یہِ ہسا گوٚو دۄہ کھۄتہٕ دۄہ زیادٕ تہٕ مےٚ ہسا کٔر اَتھ منٛز واریاہ زیادٕ اِنویسٹہٕ واریاہ چیٖز مےٚ تِم یِمَو سۭتۍ میٛٲنۍ یۅس ایکٕسپیٖرینٔس چھِ یہِ دۅہ کھۅتہٕ دۅہ بَڈِہے تہٕ مےٚ ہسا ہیٚچھ بایک کِتھٕ پٲٹھۍ چھِ مینٹٮ۪ن اَسہِ تھاوٕنۍ کِتھٕ پٲٹھۍ چھِ سیفٹی کَرٕنۍ تہٕ تِمَن تِمَن ٹٮ۪کنیٖک ہیچھِن یِمَو سۭتۍ بہٕ اَصٕل پٲٹھۍ رایڈٕ کرٕ تہٕ یِمَو کٔر کیٛاہ یِمَو بَڈٲو میٛٲنۍ ایفِشنسی تہٕ کَمفٲرٹ تہٕ مےٚ ہسا کوٚر اَپ ڈیٹ کوٚت زیادٕ کھۄتہٕ زیادٕ ایڈوانَس بایکہِ کُن تہٕ یِم میٛٲنۍ نیٖٹ نیٖڈٕ تہٕ اِنشور ہٮ۪کن کٔرِتھ پرٛتھ کیٚنٛہہ تہٕ پرٛتھ کانٛہہ سِٹاپ چھُ سُہ ہسا کوٚر مےٚ پَنٕنہِ بایکَن ہُنٛد برٛونٛہہ برٛوںٛہہ پَکناونُک یُس میٛون پیشَن چھُ یہِ چھُ ڈِپٮ۪نٛڈٮ۪نٛٹ ٹھیٖک چھا اَگر بہٕ وُچھٕ اَز بایکہِ یہِ چھَنہٕ ہابی میٛٲنۍ کیٚنٛہہ مَگر یہِ چھِ اَکھ میٛٲنۍ زِنٛدگی پوٚت اَکھ سُہ وق یُس مےٚ ضروٗری چھُ